ہیلو وعلیکُم اسلام

تُہۍ ؤنۍ تَو مےٚ تۄہہِ کیُتھ یہِ ڈیکُریشَن گژھیو آسُن بیٚیہِ کوٗتاہ بوٚڑ ٹینٛٹ گژھِ آسُن أسۍ چھِ کَران پانٛژھ ساس پٮ۪ٹھ کیٚنٛہہ چھُنہٕ تُہۍ ؤنۍ تو مےٚ یہِ کۭژاہ مطلب کٔژَن دۄہَن خٲطرٕ گژھیو تۄہہِ آسُن آ کیٚنٛہہ چھُنہٕ تُہۍ کٔرۍ زیو ؤنۍ زیٚو مےٚ ڈیٹ کُس کیٛاہ چھِ بیٚیہِ کٔرِتھ زیٚو تُہۍ کَلٲرٕس چوٗز کَم کیٛاہ کَلَر گَژھنو تۄہہِ آسٕنۍ ڈیکُریشَن کیُتھ گژھِ آسُن باقٕے مہ ہیِو تُہۍ پَتہٕ کِہیٖنۍ تہِ ٹٮ۪نشَن تہٕ تَمہِ پَتہٕ کَرو أسۍ پانہٕ ؤنۍ ڈِسایِڈ کیٚنٛہہ چھُنہٕ دَپ لگ بگ گژھِ پَنٛداہ ساس تانٮ۪تھ اۭں کیٚنٛہہ چھُنہٕ أمۍ نِش ہٮ۪کو أسۍ کیٚنٛہہ تہِ زٕ ساس ہٮ۪کو أسۍ کَم تہِ کٔرِتھ پَتہٕ مگر گۄڈٕ کٔرۍ تو تُہۍ چوٗز کیٚنہہ چھُنہٕ تُہۍ یی زیٚو پگہہ یَپٲرۍ بہٕ ہاوو تۄہہِ آ آ توٚتُے چھُو تۄہہِ واتُن بِلکُل کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ چلو کیٚنٛہہ چھُنہٕ تَمیُک مہ ہیٚیِو تُہۍ کِہیٖنۍ تہِ ٹٮ۪نشَن تُہۍ یی زیو بَس تۄہہِ چھُو صِرف یِمَے کَلَر چوٗز کَرٕنۍ ڈیکُریشَن چوٗز کَرُن تٔتی کَرو أسۍ پانہٕ ؤنۍ تہِ حظ چھُ مگر توتہِ پَنُن یہِ دِل کیٛاہ چھُ یَژھان کَلٲرٕس چھُ واریاہ زیادٕ اَسہِ کیٚنٛہہ چھُنہٕ چلو بِہِو خۄدایَس حوالہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ اسلام علیکُم